ہٮ۪لو اَسلامُ علیکُم تُہۍ چھُو حظ ڈاکٹر صٲب مےٚ حظ اوس زُکام پَشپان واریاہ زیادٕ اَدٕ حظ بہٕ حظ یِمہٕ اوٗرۍ مےٚ حظ چھِنہٕ فرقٕے گژھان آدٕ حظ سلام علیکُم